اَسلامُ علیکُم آ عُبید تُہۍ چھُو ٹھیٖک اَصٕل پٲٹھۍ چھُو صحت چھِ حظ ٹھیٖک آ اَلحمدُاللہ سٲری چھِو ٹھیٖک آ راتھ کرِو تۄہہِ کَتہِ کَتہِ کَرِو تۄہہِ راتھ سِٹوری مےٚ ؤنِو تُہۍ تھوڑاِ ڈِٹیل أمِچ ٹھیٖک ٹھیٖک سُہ وُچھ مےٚ پَتہٕ شامَس وُچھ مےُ سُہ بیٚیہِ کَتہِ کٔرِو تۄہہِ سِٹوری نَوہٹہ تہِ چھو تۄہہِ اَکھ سِٹوری کٔرمٕژ بِلکُل ٹھیٖک ٹھیٖک اچھا بیٚیہِ ترٛےٚ سٹوری چھَو تۄہہِ راتھ کٔرمٕژ تَتھ کیٛاہ جوٗریشن تَتھ کوٗتاہ ٹایم لوٚگ تۄہہِ تِمَن ترٛیٚن سِٹوریَن آ ٹھیٖک ٹھیٖک واریاہ اَصٕل مےٚ وٕچھ تِمَن منٛز اوس کَنٹنٛٹ وَنٹنٛٹ تۄہہِ واریاہ اَصٕل تھومُت ونۍ چھُ مےٚ تۄہہِ آز چھُ آز چھُو تۄہہِ کٲم اَکھ کَرٕنۍ حظ آز چھِ آز چھِو تۄہہِ سٹوری کَرٕنۍ حظ حیدَر پوٗرہ باے پاسَس پٮ۪ٹھ حیدَر پوٗرا باے پاسَس پٮ۪ٹھ چھُ راتھ اِنسِڈنٹ گوٚمُت تَتہِ چھُ لینڈ اِشوٗ گومُت تَتہِ چھِ ایٚنکرومینٹ ٲسمٕژ گژھان تہٕ تَتہِ چھُ گومُت دۄن محلَن چھُ تَتہِ پانہٕ ؤنۍ گومُت ڈِسپیوٗٹ سُہ چھُ واریاہ اِمپاٹَنٹ اَنُن اَسہِ پَبلِکَس برونہہ کَنہِ سہ اِشوٗ تُہۍ کٔرِو تَتہِ اِن تُہۍ کٔرِو تَتہِ تُہۍ کٔرِو کٲم ژٕ نِن پَنُن ٹیٖم تور کیٚمرا مین نِن ژٕ تور تہٕ پانہٕ تہِ گژھو اگر بیٛاکھ جٔرنلِسٹ تہِ أسی پانَس سۭتۍ مےٚ چھِ ژےٚ پٮ۪ٹھ زیادٕ پَہن ٹرٛسٹ

آ برابر ژٕ تُلُن بیٛاکھ لٔڑکہٕ تہِ سۭتۍ اَتہِ تُہۍ کٔرِو تَتہِ اِن ڈیٚپتھ سِٹوری ٹھیٖک چھُ اگر تۄہہِ آ بہٕ کَرو تۄہہِ وَٹس اپَس پٮ۪ٹھ اٮ۪ڈرَس یٔکیٛاہ تۄہہِ چھُ گژھُن حیدر پوٗرا باے پاسَس پٮ۪ٹھ تَتہِ چھُ تٔتی چھِ لیٚفٹ سایڈ اَکھ گٔلی نیران سِٹرٛیٹ تۄہہِ چھُ سٹرٛیٹ گژھُن تور تَتہِ چھُ أنٛدرٕ محلَس منٛز ڈِسپیوٗٹ گوٚمُت راتھ ایٚنکروجمنٛٹ چھِ تَتہِ گٔمٕژ تہٕ سُہ چھُ واریاہ کروٗشَل اِشوٗ تُہۍ کٔرِو تَتہِ سٲری ڈِٹیل اَمِچ کَلٮ۪کٹ تہٕ پَتہٕ یہِ چھُ أتی اَتھ چھِ گریٖن لینٛڈ ناو گریٖن لینٛڈ چھُ یہِ یہِ چھُ آ اَپٲری چھُو تۄہہِ اَژُن تُہۍ وٲتِو برابر اوتُے تہٕ وۄنۍ کٔرِو تُہۍ شامَس کٲم اگر شامَس چھُ پَتہٕ اَسہِ یہِ ڈیٹا کَمپایِل کَرُن اگر تُہۍ آفِسَس پٮ۪ٹھ اگر تُہۍ آفِسَس پٮ۪ٹھ وٲتِو نا یور جہانگیٖر چوک أسۍ کَرو اَتھ تٔتی اگر تُہۍ یہِ پَتہٕ چھُو مےٚ اَتِکۍ چھِ مےٚ واریاہ نَفری تہِ چھِ مےٚ کَنٹیکٹس منٛز أسۍ بُلاوو اَ پٮ۪ٹھ پٮ۪نَل اَکھ تُہۍ کٔرِو اَتھ پٮ۪ٹھ پرٛوگرام ٹھیٖک چھا چیٚنلہِ پٮ۪ٹھ آ ٹھیٖک چھُ تَتھ چھُ لوگو ووگو تھاوُن کشمیٖر کَرٛاوُن لگٲوِتھ ٹھیٖک چھا سٲنۍ چَیٚنل گژھِ اِنشااللہ برونٛہہ پکٕنۍ تُہۍ تُلو بہٕ تھوٚد وارٕکارٕ

آ دۄیہِ خٲرا ژٕ وَن تہٕ مےٚ یہِ ہیٚمِس اِشفاقَس ما سَمکھیوکھ سُہ ما چھُ کُنہِ کُنہِ سِٹوریا کَران سُہ سوزٕے مےٚ اوتٕرٕ ڈَلگیٹ سوزیم تَتہِ وَنیمَس تَتہِ کر فِشر وایرَل خبر فِشرمینَن سۭتۍ ما کَرن کانہہ اِنٹریکشن آ تٔمۍ چھِ ڈاکمنٹری تَتھ بَناونۍ کیٛازِکہِ یہِ چھِ اسہِ چَنلہِ پٮ۪ٹھ یُس زَن چَینَل چھُنہ اَسہِ چھُ سُہ اَتھ پٮ۪ٹھ رِلیٖز کَرُن اِن ٹٔرمٕز آف پروگرام اَسہِ گژھِ یہِ پروگرام کِس صوٗرتَس منٛز برونٛہہ کُن یہِ چھِ واریاہ اِنٹرٛسٹِنٛگ آسان ٹھیٖک چھُنا وَں کَرَکھ اَز کٲم لَگے بلاے احتِیاط سان گٔژھو ٹرٛانَسپوٹ تہِ ٹرٛانَسپوٹ کَرو بہٕ تۄہہِ یہِ اَدٕ حظ اَدٕ حظ ٹھیٖک چھُ بیٚیہِ چھُو باقٕے ٹھیٖک اَدٕسا آدٕسا ٹھیٖک چھُ تہٕ بہٕ کَرو پَتہٕ فون ہہ چلو اسلامُ علیکُم